اَسَلامُ علیکُم یِم اَسہِ کوپی آسہٕ آرڈر کَرِمَژٕ تِم آسہٕ وارِیاہ مطلب تِمَن اوس نہٕ کاسٹ تہِ زیادٕ زیادٕ کیٚنٛہہ تِمَن اوس کَمٕے کاسٹ بیٚیہِ چھِ آسہِ یِم وارِیاہ بَجہِ کاپیہِ تِمَن پٮ۪ٹھ اگر اِنسان لیٚکھِ ہا تہِ تِمَن پٮ۪ٹھ وارِہا واتہِ ہا وارِیاہ مگر تِمَن اوس اَکھ پرٛابلِم یُس سُہ کاپی ٲس تِمَن ٲسۍ نہٕ پیجِس اَصٕل کیٚنٛہہ اَگَرے اِنسان تَتھ پٮ۪ٹھ لٮ۪کھان اوس سُہ اوس بیٚیہِ سایڈٕ تہِ یِوان تَتھ اَگرے اِنسان سِکیچ پیٚنو سۭتۍ لیٚکھِ ہا سُہ اوس بیٚیِس سایڈٕ تہِ تران بیٚیِس پیجَس اگرے اِنسانَس مطلب پیج پھِرِہا سُہ اوس کاپی ژھٮ۪نان تَتھ اوس نہٕ واٹھ تہِ سیٚود کٔرِتھ تَتھ کاپی کیٚنٛہہ سُہ ٲس وارِیاہ بٔڑ البتہ تَتھ پٮ۪ٹھ اوس نہٕ تِم ٲسۍ نہٕ پیجِس اَصٕل کیٚنٛہہ تِم ٲسۍ نہٕ پیجِس اَصٕل مِٹیٖریَلٕکۍ بَنیمٕتۍ کیٚنٛہہ اَگَر اِنسان تَتھ پٮ۪ٹھ لیٚکھِہا سُہ اوس ضروٗری تران بیٚیِس پیجَس سُہ اوس وارِیاہ خراب کاپی پیجِس ٲسۍ تَتھ وارِیاہ تَتھ ٲس کوسٹ تہِ کَم اَلبَتہ تَتھ اوس اَگَرے اِنسانَس یِتھَے پٲٹھۍ آسہِ ہا رَف رَف خٲطرٕ لَگہِ ہا سُہ ضوٚرَتھ اَگَرے اِنسانَس ہُتھ پٲٹھۍ کاپی آسہِ ہا کُنہِ بَناوٕنۍ کُنہِ ٹٮ۪کٕسٹ بُکس آسہِ ہا سُہ الگ کاپی بَناوٕنۍ یا نوٹٕس آسن تَتھ بَناوٕنۍ سۄ کاپی لَگہِ ہا نہٕ تَتھ کیٚنٛہہ اَلبَتہ ییٚمِس پرٛیکٹِس خٲطرٕ آسہِ ہا سۄ کاپی ضوٚرَتھ ییٚمِس وارِیاہ پرٛٮ۪کٹِس آسہِ ہا کَرٕنۍ میتھَس آسٮ۪س کَرٕنۍ یا فِزِکسَس کَرٕنۍ کیٚمِسٹرٛی آسٮ۪س کَرٕنۍ تَتھ خٲطرٕ لَگہِ ہا سۄ صِرف لَگہِ ہا سۄ پرٛٮ۪کٹِس کَرنَس تِکیٛازِ پرٛٮ۪کٹِس اگر یِتھٕے پٲٹھۍ تہِ کَرو بیٚیِس پیجَس تَرِ تَتھ چھُنہٕ ٹٮ۪نشَن آسان کیٚنٛہہ وَنہِ ییٚمِس نوٹٕس چھِ آسان بَناوَان سۄ لَگہِ ہَن تَتھ کیٚنٛہہ تِکیازِ ییٚلہِ نوٹٕس لاگہٕ ہا بَناوٕنۍ اکہِ سایڈٕ لٮ۪کھا سُہ تَرِ ہا بیٚیہِ سایڈٕ پَتہٕ تَرہا نہٕ اٮ۪گزامَس منٛز نوٹٕس تہِ سَمٕجھ کیٚنٛہہ کاسٹ اوس تَتھ کَم البتہ یَتھ کاسٹ اوس کَم تَتھ اوس ہُپٲرۍ بیٛاکھ کھڈ تہِ تَتھ اوس نہٕ مِٹیٖریَل اَصٕل کیٚنٛہہ سُہ اوس نہٕ ٹھیٖک پٲٹھۍ تَتھ پیجَس واٹھ کٔرِتھ کیٚنٛہہ